دِس کال اِز نو بیٖنٛگ رِکارڈِڈ ہیٚلو وعلیکُم السلام ٹھیٖک پٲٹھۍ چھُوا اَصٕل پٲٹھۍ اۭں اَصٕل اۭں ٹھیٖک پٲٹھۍ تُہۍ چھُو گَرِ سٲری ٹھیٖک پٲٹھۍ ہتٕے یہِ اوسُے نہ کھوٚتمُت یِمَن زٲہدٕ آنٹی ہِندٮ۪ن سہلاب یِمن ہا گٔے یِمَن ہا گٔے سکھ نۄقصان بِچارٮ۪ن ہتو واریاہ کیٚنٛہہ ہو گان اوسکھ گانَس کھوٚتُکھ آب مَکانَس کھوٚتُکھ آب وارِ کھوٚتُکھ آب وارِ نہ روٗدُکھ نہٕ کِہیٖنۍ نہ سبزی نہ کیٚنٛہہ نَتہٕ کیاہ تِمَن ہا کھوٚتٕے سٲرسٕے سہلاب تِمن کھوٚتُے زٔمیٖنَس زٔمیٖنَس تہِ گٔیکھ بِچارَن یِروٕنۍ ناو وارِ تہِ کھوٚتُکھ بیٚیہِ گوکھ پانَس تہِ اَندَر

آ رٔفیٖکَس تہِ چھُ کھوٚتمُت آ نا دَپان ہاو تٔمِس تہِ گوٚو نۄقصان صحیح اَہنُو یہِ چھُ خۄدایہِ سُنٛد قہر اَتھ کیٛاہ کَرو اَہَنُو تِمنو آ تِمن ہاو چھی واریاہ سہلاب بیٚیہِ چھُوا پتہ تَمن ہا ژاو کُٹھٮ۪ن منٛز آب فَرٕش فَرٕش یہِ تہِ أنٛدرٕ اوس سورُے لیٚمب ویٚمب ژاے سٲرٕے کۄلہِ ہِنٛز تِمَن چھَنا کُٹھ اۭں اَہنُو تِمن چھے نا کۄل نزدیٖکٕے امے موٗجوٗب ہا کھوٚتمُت بِچارٮ۪ن سُہ نۄقصان تِمن بیٚیہِ تِمن ہاو چھُنہٕ اورٕ یورٕ بَنان نیرنُے سۄ لیمب چھِ تَتھ آنٛگنَس گٔمٕژ

اَہَنو ہاں اہنُو بِچٲر غریٖب وۄنۍ کیٛاہ کَرَن بِچٲر أتھۍ اَہنُو وارِ پارِ گوکھ نۄقصان ہر وۄنۍ کیٛاہ کَرَن بِچٲر أتھۍ چھِو پَتہٕ ہُمن تہِ کھوٚتُے نا اَہَنُو ووٚنمَے نہ تَمن تہِ ہاو تَمن اوسُے نہٕ سور تَمو اوسَے اوترٕے اوٚنمُت دانہِ أسۍ چھِنا ہردُک دانہِ آسان آز سُہ اوس ہے مُنتھ اوٚنمُت سُہ اوسُکھ ؤٹس منٛز تَتھ وتھ چھُ آب سُہ لَگہِ نہٕ کُنی سُہ چھُنہٕ کھیوٚن لایکھٕے وۄنۍ سُہ توٚمُل اہنُو وۄنۍ کیٛاہ کَرَن بِچٲر وۄنۍ نہ چھُنہٕ أتھۍ تِمَن وَنَن وول تہِ کانٛہہ پِرٛژھن وول تہِ کانٛہہ غریٖب چھِ نہ اۭں تی ہا تِمَن ہا بِچارٮ۪ن سُہ گَنٛدٕگی ہنٛز ہَتہ وۄنۍ زٔمیٖن ؤمیٖن زٔمیٖنَس ومیٖنَس کیٛاہ حسر تِمَن نا روٗدٕے نہٕ بِچارٮ۪ن تَتہِ کیٚنٛہہ وۄنۍ کَر سنٛدارَن تِم ہُہ تہِ بِچٲر غریٖب ہُہ ہُتہِ بِچ ہُتہِ بِچٲر غریٖب کَپٲر سنٛدارَن

اۭں وٕنہِ کیاہ وُنے اوسُکھ اوٚترے ہمسایو کَملہٕ وَملہٕ کیٛاہ تھانۍ تارمَژٕ اور نَتہٕ کیٛاہ سُے چھَکھ نہ پرٛابلِم تمن چھَنہ خام عیال دوٚپمَے نہ شُرٮ۪ن چھُکھ نہٕ بَنان نٮ۪برٕے نیرُن اہنُے وۄنۍ اللہ تعالیٰ ہا تھایی صحت کٔر زیٚکھ ہا کینٛہہ کَم زیادٕ اۭں اہنُو بِچٲرٮ۪ن تِمن ہاو سۄ سختی اورٕ یور اَہنُو تِمن تِمن وُچھ تِمن کیٛازِ گوٚو زیادٕ تِمن چھَنا تورٕ برونٛہہ کَنہِ کۄل تِمن گوٚو تمے سۭتۍ زیادٕ یَپٲر تہِ ہا کھوٚت یَپٲر تہِ ہا کھوٚت اۭں یَپٲر تہِ ہا کھوٚت واریاہ مگر تمہِ نِش کوٚرنس پَروَردِگارَن رَہمٕے اَسہِ ما چھِ کۄل وۄل نَزدیٖک تِمَن بِچارٮ۪ن چھِ زیادَے نزدیٖک اۭن اَدٕ بیٚیہِ چھِوٕ سٲری ٹھیٖک پٲٹھۍ اۭں بیٚیہِ کیٛاہ شُکُر پَروَردِگارَس کُن اَدٕ کیاہ بیٚہہ خۄدایَس تہٕ روٚسوٗلَس